اگر أسۍ رِیٖسیٚنٹلی کتھ کرو میموریبل ایکٕسپیٖرینٕس ٲسۍ اسہِ أسۍ گٔے ٹریکِنگ کرنہِ ٹریکنٛگ کرنہِ گٔے أسۍ أسۍ ٲسۍ فرینڈ شےٚ ٲسۍ أسۍ تہٕ أسۍ گٔے فیمس پٕلیس چھِ ٹورسٹ ڈیٚسٹنیشن پہلگام یۄس کشمیٖرس منٛز واریاہ زیادٕ فیمَس چھِ یور زٛن واریاہ چھِ یِم ٹوٗرسٹ یوان چھِ تہٕ اَمہِ علاوٕ چھِ تپٲرۍ گژھان امرناتھ یاتَرا کرنہٕ خٲطرٕ تہِ چھِ گژھن تپٲرۍ گۄڈٕ گٔے أسۍ کینٛہہ ٹایِم برونٛٹھ تہٕ پہلگام پٮ۪ٹھ گٔے أسۍ لیدٕروٹھ سُہ تہِ چھُ واریاہ فیمس تہٕ لیدٕروٹھ کوٚر اَسہِ سٹے اَکھ دۄہ اَکھ نایٹ تمہِ پتہٕ درٛایہِ أسۍ بیٚیہِ دۄہ تارسر یُس فیمس لیک چھُ تتہِ کوٚر اَسہِ اَکھ راتھ سٹے تہٕ تمہِ پتہٕ درٛایہِ أسۍ بیٚیہِ دۄہ مارسر لیک سُہ تہِ وُچھ اَسہِ یِم زبردس لیک زٕ چھِ تہِ واریاہ زیادٕ فیمس چھ کشمیٖرس منٛز اینٛڈ تھروٗ آوُٹ انڈیا تمہِ پتہٕ ؤتھۍ أسۍ اورٕ واپَس تہٕ تمہِ پتہٕ درٛایہِ أسۍ کۄلہے گلیشر یُس واریاہ زیٛادٕ فیمَس گلیشر چھُ توٚر تہِ گٔے أسۍ سٲری فرینٛڈ اگر أسۍ ایکسپیٖرینٕس کتھ کرو اَسہِ آو واریاہ زیٛادٕ مَزِ یمن جایَن سٹے کرنس تِمن دۄہن اوس ہُپٲرۍ کووِڈ تہِ چلان تہٕ تورٕ اوس نہٕ اَمیُک مطلب کٕہٕنۍ خطرٕ اوس نہٕ تورٕ نہ اوس ماسٕک پیوان ضروٗرتھ نہ اوس اَتھٕے پٮ۪وان پٔٹھراوٕنۍ تِکیازِ تورٕ چھنہٕ زیٛادٕ آبٲدی کینٛہہ تورٕ چھ کُنہِ کُنہِ جایہِ کانٛہہ کانٛہہ گرا بَسان تہٕ تَمہِ سۭتۍ آو اَسہِ واریاہ زیٛادٕ مزٕ ٹینشن روٗد نہٕ کِہیٖنۍ کہِ کووِڈ چھ یا کانٛہہ پریشٲنی ٲس نہٕ بیٚیہِ وٕچھ یُس نیچر چھ نیچرل بیوٗٹی یۄس چھِ تپٲرۍ آب اوس کُلۍ ٲسۍ

ایکسپیٖرینٕس اوس اَسہِ یِہوے واریاہ زیادٕ مزٕ آو اسہِ واریاہ انجاے کوٚر اَسہِ دوستَو اَتھ ٹرِپ پٮ۪ٹھ ٹریکِنگ کرنہِ گٔیے أسۍ تہٕ کم سے کم دِتۍ اَسہِ شےٚ سَتھ دۄہ اَتھ جایہِ مزٕ تہِ آو واریاہ زیادٕ تہٕ تورٕ ؤتھۍ أسۍ لگ بگ شےٚ ستھ دۄہ بعد ؤتھۍ أسۍ واپس تہٕ البتہ یُس کۄلہے گلیشر گٔے أسۍ سُھ کوٚر اسہِ أکِس دۄہس منٛزٕے آے لیدٕروٹھ پیٹھ کۄلہے گلیشر تہٕ تتہِ پیٹھ بیٚیہِ واپس تہٕ زیٛادٕ ٹایِم دیُت اَسہِ لیدٕروَٹھٕے ییٚتہِ ییٚتہِ موسٹلی زیادٕ ٹایِم دِنہٕ تہِ چھ یوان یم تہِ ٹورسٹ کھسان چھِ تور چاہے تِم انڈیا پٮ۪ٹھ یِن یا تِم یِن آوُٹ آف انڈیا ٲسۍ تِم تِم واریاہ ٹوٗرسٹ چھِ تور یِوان یِم واریاہ مُلکو پٮ۪ٹھ یوان چھِ تِم تہِ چھِ سٹے کران زیادٕ تٔتھی تہِ اَسہِ تہِ کوٚر سٹے زیادٕ أتھۍ لِوروٹھٕے تتَے پیٹھ درٛایہِ أسۍ باقین جایَن ٹیٚنٹ اوس اسہِ تھومُت لِوروَٹھٕے آ پَنُن یُس اَسہِ نیٚنٹ اوس نِمُت سۭتۍ سُہ تھوٚو اسہِ لیدٕروٹھٕے تہٕ تتہِ پیٹھ گٔے أسۍ باقٕین جایَن آیہِ پھیٖرتھ أسۍ تہٕ مَزٕ تہِ آو واریاہ زیادٕ واریاہ ایٚنجاے کوٚر اَسہِ دوستن سۭتۍ کھیٚون چھیٚون چکر کرُن گِنٛدُن بیٚیہِ کوٚر اَسہِ اَمہِ علاوٕ گٔے أسۍ یُس أسۍ تارسر گٔیے تور گٔے أسۍ گُرٮ۪ن پٮ۪ٹھ یَتھ تہِ زن پنُن واریاہ زیٛادٕ مَزٕ آو اَسہِ تہٕ أسۍ ٲسۍ شےٚ دوس ٲسۍ أسۍ شےٚ گُرۍ کٔرۍ اَسہِ بیٚیہِ کوٚر اَکھ گُر سامانہٕ خٲطرٕ تہٕ گُرٮ۪ن پٮ۪ٹھ تہِ آو اَسہِ واریاہ زیادٕ مزٕ تارسر گژھنٛس تہٕ تِمَن ٲس کینٛہہ کِراے تِمَن گُرٮ۪ن تہٕ زیادٕ ہیژٕکھۍ نہٕ کینٛہہ البتہ کِراے ہیژٕکھ تہٕ مزٕ تہِ آو واریاہ زیادٕ تہٕ اَسہِ چھُ وۄنۍ یی یہِ اسہِ ایکٕسپیٖرینٕس چھُ یہِ چھُ یہِ پَزِ اِنسانَس کرُن ضروٗری لایفہِ منٛز گژھُن نایٚن نایٚن جایَن یا ییٖژاہ بیوٗٹی چھِ کشمیٖرس منٛز سارے جایہِ وٕچھنہِ یِتھ کٔنۍ أسۍ گٔے تمہِ دۄہ کۄلہٕے گلیشر گٔے أسۍ تتہِ آو واریاہ زیٛادٕ مزٕ اَسہِ تہٕ شیٖن اوس واریاہ زیادٕ بیٚیہِ یُس موسم اوس سُہ اوس چینج گژھان وِدِن منٹٕس اگر اکہِ منٹہٕ تاپھ اوس آسان واریاہ زیادٕ تہٕ نیکٕسٹ منٹ اوس روٗدٕ روٗد پٮ۪وان واریاہ زیادٕ نیکٕسٹ منٹس اوس اوٚبُر کھسان سٲرسٕے أندۍ أندۍ تہٕ واریاہ واریاہ مزٕ واریاہ زیٛادٕ مزٕ آو اَسہِ واریاہ چیٖز کٔرۍ اَسہِ ایکٕسپیٖرینٕس کہِ اگر اِنسان گژھِ کُنہِ جایہِ تہٕ کِتھ کٔنۍ پَزِ روزُن کیاہ پزِ روزُن